اَسَلامُ علیکُم اَکہِ دۄہ حظ پرُژھ مےٚ ییٚمۍ کی یۄس یِہٕے اے آی فار بھارت کاریا اٮ۪پلِکیشَن چھِ یُس اَسہِ چھُ ییٚتہِ کاڈِنیٹَر تہٕ أمے پرُژھ مےٚ سوال تٔمۍ وَنے مےٚ یہِ تۄہہِ مہ چھُ ڈاوُٹ واوُٹ کینٛہہ یَتھ پٮ۪ٹھ تہٕ تُہۍ چھُوا سٮ۪ٹٕسفَے یَتھ کٲم کَرنہٕ خٲطرٕ تہٕ اگر تُہۍ سٮ۪ٹٕسفَے گٔےوُ تہٕ تُہۍ کیٛازِ گٔےوُ سٮ۪ٹٕسفَے اَصٕل پٲٹھۍ تہٕ اگر نہٕ چھُو تہٕ تیٚلہِ کیٛازِ چھو نہٕ تۄہہِ سٮ۪ٹٕسفَے تہٕ میون جواب اوس یی کہِ مےٚ دوٚپ تِمَن بہٕ چھَس واریاہ اَصٕل پٲٹھۍ سٮ۪ٹٕسفَے اَتھ پٮ۪ٹھ مےٚ چھُنہٕ کٕہٕنۍ ڈاوُٹ یَتھ پٮ۪ٹھ تِکیٛازِ اَسہِ چھِ پٔرۍ مٕتۍ لیکھمٕتۍ اِنسان اَسہِ چھُ واریاہ اَصٕل پٲٹھۍ یِوان سمٕج مطلب وٕنۍکٮ۪ن کیٛاہ حِساب کِتاب چھُ آ وٕنۍکٮ۪ن چھُنہٕ اَتھ منٛز تہِ چھُنہٕ شک کٕہٕنۍ وٕنۍکٮ۪ن چھِ واریاہ مشکل گژھان وٕنۍکٮ۪ن چھِ سایبَر کرٛایِم وٕنۍکٮ۪ن چھِ سایبَر یِم اَٹیکٕس وَٹیکٕس چھِ گژھان یا سُپیم چھِ آسان فِشِنٛگ چھِ باقٕے باقٕے چیٖز چھِ گژھان یِم یِم کیٛاہ وَنان اَتھ واریاہ یِم چھِ گژھان پرٛابلِم تہٕ مگر اَسہِ چھُ واریاہ بروس گۄڈنِچ کَتھ تۄہہِ پٮ۪ٹھ تہِ دوٚیُم کَتھ چھِ اگر یہِ آی آی ٹی مَدراسُک پرٛوجَکٹ چھُ تہٕ اَتھ پٮ۪ٹھ تہِ چھُ اَسہِ واریاہ بروس تہٕ بیٚیہِ کیٛاہ چھِ اَتھ وَنان یہِ کٲم یہِ چھِ واریاہ اَصٕل کٲم اگر اَتھ منٛز سٲنۍ کٲشِر زبان پرٛموٹ گژھِ یہِ چھِ واریاہ اَصٕل کٲم کیٛازِکہِ یۄس سٲنۍ سا یہِ کٲشِر زبان چھِ اَتھ چھِنہٕ کُنہِ جاے رِکانیشنٕے مِلان یَتھ چھِنہٕ پیچانٕے کانٛہہ اَتھ چھُنہٕ زاننٕے کانٛہہ اَتھ چھُنہٕ پرٛزناونٕے کانٛہہ تہٕ اَمہِ سۭتۍ گژھِ سانہِ کٲشرِ زبانہِ تہِ واریاہ مَدَد یہِ تہِ گژھِ اَکہِ نیشنَل لٮ۪ولہِ پٮ۪ٹھ پرٛموٹ أکیٛاہ مطلب سٲری واریاہَن مطلب کانٛہہ تہِ پگاہ آسہِ کٲنٛسہِ ٹوٗرِسٹَس یوٚتَن یُن تٔمِس پیٚیہِ کانٛہہ چیٖز ضوٚرَتھ سُہ ہیٚکہِ تٔمِس وَنہِ کٲشُر کانٛہہ کینٛہہ سُہ ہیٚکہِ گوٗگلہٕ پٮ۪ٹھ سُہ وٕچھِتھ یا باقٕے کُنہِ ہٮ۪کو یوٗز کٔرِتھ یا کٲشِرۍ یِم ییٚتِکۍ بِچٲرۍ اَنپَڑ چھِ تِم تہِ ہیٚکن یہِ واریاہَن چیٖزَن پنٛنہِ آے استعمال کٔرِتھ تِمَن آسہِ پگاہ کینٛہہ کَرُن پگاہ آسہِ سٔرٕچ کَرُن موبایلَس پٮ۪ٹھ کینٛہہ گوٗگلَس پٮ۪ٹھ دِنۍ یورٕ آوازٕے ہوٚت دِنۍ توتہِ ہیٚکیٚن تِم پگاہ کینٛہہ پانَس خٲطرٕ آڈَرٕے کٔرِتھ یا نِوزٕے آسان ہٮ۪کان وچھِتھ یا ییٚتہِ چھُ موسم موسمٕچ بدل مطلب چینٛج چھِ گژھان بدلاو چھِ یِوان دۄہ کھۄتہٕ دۄہ موسمَس منٛز یِم چیٖز ہیٚکَن تِم پانہٕ وٕچھِتھ پَتہٕ آسَن نہٕ تِم بیٚیِس پٮ۪ٹھ ڈِپٮ۪نٛڈ کِہیٖنۍ خاص کَر یہِ چھُ اَنپَڑَن خٲطرٕ یِم نہٕ زیادٕ بِچٲرۍ اٮ۪جُکیٹڈ چھِ کِہیٖنۍ تِمَن خٲطرٕ چھُ یہِ زیادٕ اَصٕل چیٖز تہٕ کیٛاہ چھِ اَتھ وَنان بیٚیہِ چھِ اَسہِ پَتہ وٕنۍکٮ۪ن چھِ واریاہ پرٛابلِم چھِ یا مطلب وٕنۍکٮ۪ن چھِ اِنسان کھۄژان کٲنٛسہِ پٮ۪ٹھ بروس کَرنَس مگر تۄہہِ پٮ۪ٹھ کوٚر اَسہِ اَمہِ موٗجوٗب بروس تُہۍ چھُو پانہٕ پٔرۍ مٕتۍ لیکھمٕتۍ تُہۍ ہیٚکِو نہٕ کٲنٛسہِ دھوکہٕ دِتھ کِہیٖنۍ تہٕ بیٚیہِ چھِنہٕ یہِ تِژھ کٲم کِہیٖنۍ تُہۍ چھُو اَسہِ ڈاٹا منٛگَن کٲشُر لٮ۪نٛگویج ہُنٛد ڈاٹا تہٕ یہِ چھُ اَصلٕے کَتھ گوٚو سٲنۍ کَتھ اگر اَسہِ سٲنۍ اوٚپیٖنِیَن سٲنۍ آیڈِیا کانٛہہ سٲنۍ راے اگر سا سُہ زاننہٕ ییہِ پرٛزناونہٕ ییی تَتھ ییی کانٛہہ اہمیت دِنہٕ تہٕ سُہ گوٚو سانہِ خٲطرٕ اَصلٕے تہٕ اَتھ منٛز امہِ موٗجوٗب چھِ أسۍ سٮ۪ٹٕسفَے اَسہِ چھُنہٕ کٕہٕنۍ تہِ شک اَتھ پٮ۪ٹھ کِہیٖنۍ تہٕ تُہۍ کٔرِو آرام سان اگر کانٛہہ تہِ چیٖز تۄہہِ اَسہِ نِش ضٔروٗرت چھُ تہٕ سون جواب اوس یی کہِ أسۍ چھُ واریاہ اَصٕل پٲٹھۍ سٮ۪ٹٕسفَے اَتھ پٮ۪ٹھ اَوا ڈاوُٹ تہِ گٔے اَسہِ گۄڈنٮ۪تھ گۄڈنٮ۪تھ اِنسانَس چھُ روزنٕے ٹٮ۪نشَن کہِ پَتہ چھا کیٛاہ چھُ کیٛاہ نہٕ چھُ مگر یوٗتاہ یوٗتاہ اَسہِ وٕچھ موبایلہٕ پٮ۪ٹھ سٔرٕچ اِنجِنہٕ پٮ۪ٹھ اورٕ یورٕ کوٚر سٔرٕچ یوٗٹیوٗب پٮ۪ٹھ تہٕ پَتہٕ لٔج اَسہِ پَتہ کہِ یہِ یہِ چھُنہٕ کانٛہہ فیک قٕصہٕ کِہیٖنۍ یہِ چھُ پوٚز چیٖز اَمہِ سۭتۍ یی اَسے فٲہِدٕ تہٕ اَسہِ پَزِ اَتھ منٛز پاٹسپیٹ کَرُن تہٕ بیٚیہِ چھِ امہِ خٲطرٕ یہِ چھُ فخرٕچ کَتھ اگر وٕنۍکٮ۪ن سانہِ زبٲنۍ کُنہِ طریٖق فٲہِدٕ ییہِ یہِ سانہِ کٔشیٖرِ ہِنٛدِس کَلچَرَس ییہِ پرٛزناونُک موقہٕ اَتھ یی کُنہِ جٲے رِپرٛزٮ۪نٛٹ کَرنُک موقہٕ یہِ چھُ واریاہ اَصٕل کَتھ تہٕ وٕنۍکٮ۪ن چھُ اِنسان کھوژان وٕنۍکٮ۪ن چھِ واریاہ گژھان یِم سُپیم وُپیم یِمَن چیٖزَن ہُنٛد تہِ چھِ پٮ۪وان خیال تھاوُن مگر تِمو دِژ اَسہِ گۄڈنٮ۪تھ امِچ سِکیوٗرٹی یہِ تُہُنٛد ڈاٹا چھُ سِکیوٗر اَتھ چھُنہٕ کٕہٕنۍ ٹٮ۪نٛشَن یا کانٛہہ ڈِٹیل دِیوٗ تُہۍ تَتھ تہِ چھُنہٕ کٕہٕنۍ پریشٲنی تہٕ سُہ تہِ چھُ سورُے کینٛہہ سِکیوٗر یہِ چھُ سیف اَتھَن منٛز اَتھ چھُنہٕ کٕہٕنۍ آ البتہ یہِ گژھِ یوٗز کُنہِ رِسٕرچہِ خٲطرٕ تَتھ اَسہِ دوٚپُکھ تَتھ خٲطرٕ چھُنہٕ اَسہِ کٕہٕنۍ ڈاوُٹ یہِ چھِ واریاہ اَصٕل کٲم تہٕ تِم کاڈنیٹَر تہِ ٲسۍ واریاہ اَصٕل تہٕ بَس پَتہٕ روٗزۍ أسۍ پانہٕ تہِ سٮ۪ٹِسفَے تہٕ تِم تہِ گٔے سانہِ جواب سۭتۍ سٮ۪ٹٕسفَے شُکریہ